آ وارِیاہ سُکالَرشِپ چھِ یِوان گِنٛدنہٕ یِتھ پٲٹھۍ کہِ بہٕ وَنہٕ کہِ گۄڈنِچی اَکھ یُس بیٚسِک سُکالرشِپ سُہ چھُ اٮ۪ن ایس پی یہِ چھِ ہر کانٛہہ سٹوٗڈنٛٹ ییٚمِس اِنکَم بِلو ٹوٗ لیک یا کیٚنٛہہ چھِ آسان أمِس چھِ یہِ دِوان یا بیٚیہِ کانٛہہ باقٕے پرٛیویٹ سُکالَرشِپ چھِ آز چھِ اٮ۪چ ڈی اٮ۪ف سی بینٛک سُہ چھِ دِوان یُس نیٖڈ سٹوٗڈَنٛٹ آسہِ تِمَن چھِ سُہ دِوان یا باقیَن کالیج سٹوٗڈَنٹَن چھِ دِوان یا بیٛاکھ چھِ اَسہِ یِوان آر بی اے بٔڑی فار سٹٮ۪ڈی چھِ یِوان یِم تہِ چھِ وارِیاہ گِنٛدان او بی سی سُکالَرشِپ آز چھِ وارِیاہ سُکالَرشِپ یِوان یا ماینَرَن تہِ چھِ دِوان یا آرفَنٛن تہِ چھِ دِوان وارِیاہ وارِیاہ قٕسمٕچ سُکا